اَسَلامُ علیکُم سٲنِس گاڈنَس منٛز چھِ واریاہ قٕسمَن ہٕنٛدۍ وٮ۪رایٹی ہٕنٛدۍ کُلۍ بیٚیہِ یِمَن نِش چھِ أسۍ پَنُن غذا تہِ کَران حٲصِل یِتھ کٔنۍ رازما کُلۍ چھِ ٹَماٹَر کُلۍ چھِ ٲلوٕ چھِ بیٚیہِ واریاہ واریاہ قٕسمَن ہٕنٛدۍ ہاکھ چھِ اََمہِ سۭتۍ یُتھ أسۍ یہِ وۄپداوان چھِ پنٛنِس گاڈنَس منٛز یا وارِ منٛز ہٮ۪کو أسۍ ؤنِتھ تہٕ اََمہِ سۭتۍ چھِ اَسہِ واریاہ فٲیدٕ مِلان کیٛازِکہِ کیٚنٛہہ کُنہِ دۄہَن چھُنہٕ آسان سیُن ویُن کیٚنٛہہ تہٕ أسۍ چھِ اَمی اَمہِ تھرٛو نِوان پَنُن سیُن بیٚیہِ چھِ رازما کُلۍ زیادٕ چھِ ٹماٹر کُلۍ زیادٕ ٹماٹر کُلۍ تہِ چھِ اَتھ منٛز بیٚیہِ چھِ بیٚیہِ چھِ اَسہِ پَنٛنِس باغَس منٛز لَگٲمٕتۍ چھِنہٕ حظ آ اَمبٕرۍ کُلۍ حظ اَمبٕر کُل آ اَمبر کُلۍ تہِ چھِ اَسہِ لَگٲمٕتۍ بیٚیہِ حظ چھِ مَرژانٛگَن کُلۍ تہِ چھِ مَرژانٛگَن تہِ چھِ أسۍ لاگان بیٚیہِ سۭتۍ سۭتۍ چھِ پٮ۪وان تِمَن آب واب دیُن تہٕ أتی چھِ تِم گژھان واریاہ اَصٕل حظ اَسَلامُ علیکُم